وعلیکُم اسلام اَہَن حظ آ تُہۍ چھُو حظ ٹھیٖک صٮحت چھُو حظ ٹھیٖک تُہۍ کتہِ پیٹھ چھِوٕ اچھا ٹھیٖک اَہَن حظ بِلکُل حظ اَہَن حظ آ ییٚتہِ حظ چھِ یِمَن ضروٗر پیٚوان گژھُن حظ یہِ چھُ اَسہِ ییٚتی جنگُل آسان نٔزدیٖکس منٛز تہٕ تور چھِ گژھان واریاہ یِم ٹوٗرسِٹ یِوان چھِ بِلکُل بِلکُل ییٚتہِ چھِ آ بِلکُل ییٚتہِ چھِ فیسلٹی روٗمٕچ وومٕچ چھِ میلان حظ رینٹس پیٚٹھ حظ تۄہہِ کیٛاسا لگوٕ اگر تُہۍ پےَ پیدل گژھِو تۄہہِ لگوٕ دوٗن گنٛٹہٕ حظ بِلکُل بِلکُل آ گاڑیَن ہِنٛز فیسلٹی چھِ ییٚتہِ تُجن منٛز حظ آ تُہۍ ہیٚکِو گاڑِ منٛز تہِ کھٔسِتھ تور اَہَن حظ ییٚمہِ رنٛگہٕ حظ چھِ پیٚوان گژھُن تتہِ چھِ نَیہِ بِلڈِنٛگ وِلڈِنٛگ بنے مژٕ بیٚیہِ چھِ تَتہِ یِم گرٛاونٛڈ وونٛڈ حظ بنوومُت تور تہِ ہیٚکِو تُہۍ گٔژھِتھ حظ اَہَن حظ بِلکُل بیٚیہِ یہِ بِلکُل ییٚتہِ چھِ یِم جنٛگل ونٛگل حظ چھَ حظ ٹھیٖک تَتہِ چھِ پارکہٕ وارکہٕ بناومژِٕ تہٕ گورنمِنٹن تُہۍ ہیٚکِو تور وِِزِٹ کٔرِتھ تہٕ تتہِ ہیٚکِو تُہۍ آرام سان پٲٹھۍ مزٕ حظ تُلِتھ آ بلکُل حظ سُہ تہِ چھُ رامپورہ تتہِ چھِ ہر کانٛہہ فیسلٹی ایویلیبٕل کھیٚن چیٚنُک ڈِجِٹٕل فیسلٹی ایویلیبٕل تتہِ چھِ روزنٕچ تہِ فیسلٹی ایویلیبٕل آ بِلکُل تتھ چھُ سر تتھ چھُ اَکھ بیٛاکھ خٲصِیت یہِ بِلکُل تَتھ چھِ بیٛاکھ اکھ خٲصِیت یہِ کہِ تَتھ چھِ وۅلر نٔزدیٖک حظ پیٚوان تُہۍ ہیٚکِو وۅلرس تہِ سٲل کٔرِتھ تپٲری بِلکُل بِلکُل اَہَن حظ آ اَہَن حظ کھیٚن چیٚنُک پرٛتھ کانٛہہ چیٖز ہیٚکِو تُہۍ کھیٚن چیٚنُک میٖلِتھ حظ راتس روزنٕچ جاے تہِ ہیٚکوٕ تۄہہِ میٖلِتھ بوٚڈ چیٖز چھُ یہِ کہِ تُہۍ ہیٚکِو ایٚنٛجوے حظ کٔرِتھ اصٕل پٲٹھۍ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ